ہِندوستانُک ٹرٛانسپوٹ یُس چھِ یہِ چھِ ترٛیٚیو قٕسمو پَکان اَکھ ٹرٛانسپوٹ چھِ پَکان زٔمیٖن پیٚتھ اَکھ چھِ پَکان آبہٕ مٔنٛزۍ تہٕ بیٛاکھ چھِ ہَوا مٔنٛزۍ تہٕ ہِندوستانُک ٹرٛانسپوٹ یُس چھِ یِمو منٛز چھِ ساروِیو کھۄتہٕ زیادٕ یُس یہِ آب زٔمیٖن تہٕ ہَوا یِمو ترٛیٚیو ٹرٛانسپوٹ سِسٹَمو منٛز چھِ ساروِیو کھۄتہٕ زیادٕ یہِ رَشیَتَن چھِ سُہ چھِ زٔمیٖنی ٹرٛانسپوٹ یہِ چھِ ہِندوستانَس منٛز چھِ ساروِیو کھۄتہٕ زیادٕ ٹرٛانسپوٹ ایکٕسچینٛج گژھان زٔمیٖن پٮ۪ٹھ

آب کِنۍ تہِ چھِ ٹرٛانسپوٹ گژھان باقٕیَن مُلکَن تام تہٕ ہَوٲیی ٹرٛانسپوٹ تہِ چھِ گژھان باقٕیَن مُلکَن تام تہٕ مُلکَس اَندَر تہِ تہٕ یِم ہَسا ہِندوستانُک ٹرٛانسپوٹ چھِ کَران کینٛہہ چَلینٛج یہِ چَلینٛج چھِ اَتھ برونٛہہ کَنہِ یِوان تِم چھِ مِثال یہِ چھِ زٔمیٖنی ٹرٛانسپوٹ یُس چھِ یہِ چھِ واریاہ چَلینٛج چھِ یِوان أمِس بٔتھِ کَنۍ تِم چھِ اِتھ کٔنۍ زِ تیٖلَس منٛز چھِ تیٖلُک قۭمَتھ چھِ ہُران سَڑکہٕ چھَنہٕ صحیح آسان کِہیٖنۍ واریاہ ہِندوستانُک ٹرٛانسپوٹ یہِ چھِ اَسہِ پَییی یہِ چھِ اَتہِ چھِ ساروِیو کھۄتہٕ زیادٕ بھیڑ آسان یہِ چھُ واریاہ بھیڑ بھاڈ ٹرٛانسپوٹ تہٕ امہِ کِنۍ چھِ گژھان ٹرٛانسپوٹَس مُشکِلات اورٕ یور واتنَس منٛز اورٕ یور پَکنَس منٛز گاڑٮ۪ن چھِ گژھان تِم چھِ واریاہَس ٹایمَس روزان رُکِتھ امی وَجہ کہِ ٹرٛیفِک چھِ آسان واریاہ زیادٕ ییٚمہِ سۭتۍ یِمَن واریاہ چَلینٛج چھِ پٮ۪وان وٕچھِنۍ برونٛہہ کُن